کٲشِر لُکھ چھِ پَنٕنۍ کٲشِر زبان ہر کٲنٛسہِ نِش تِتھ کٔنۍ پیش کَران زِ یہِ چھِ ہر کُنہِ زبانہِ نِش الگ پرٛٮ۪تھ کانٛہہ زبان چھِ پَن پَنٛنِس ایریا کٮ۪ن پَن پَنٛنٮ۪ن لُکَن کَران پیش تہٕ کٲشِر لوٗکھ چھِ پَنٕنۍ زبان پیش کَران یہِ چھِ تِہنٛز اَکھ خاص پہچان یور چھِ یِوان کٔشیٖر منٛز مُختلِف قٕسمَن مُختلِف علاقَن ہٕنٛدۍ مُختلِف مُلکَن ہٕنٛدۍ سیاح چھِ یِوان یِم کٔشیٖرِ منٛز پَنُن سیٲحی اَنداز ہاوان چھِ تہٕ کٲشِر لوٗکھ ییٚلہِ تِمَن سۭتۍ پنٛنہِ بولہِ منٛز کَتھ چھِ کَران تِم چھِ واریاہ مُتٲثِر گژھان امہِ سۭتۍ تِمَن چھِ یہِ کٲشِر زبان واریاہ پَسنٛد یِوان تِم چھِ کٲشرٮ۪ن لوٗکَن دَپان زِ اَسہِ تہِ ہیٚچھنٲیِو یہِ زبان تہٕ اَمہِ سۭتۍ چھِ تِم ییٚلہِ پَتہٕ تِم کٲشرٮ۪ن لُکَن ہٕنٛز ویٖڈیوگرٛافی فوٹوگرٛافی کٔرِتھ پنٛنٮ۪ن علاقَن منٛز واپَس چھِ گَژھان تہٕ کینٛہہ کٲشِر لفظ یِم تِمو ہیٚچھمٕتۍ چھِکھ آسان تِم چھِ پنٛنٮ۪ن مُلکَن منٛز پنٛنٮ۪ن شَہرَن منٛز تِمَن ہُنٛد تایُن کَران تہٕ یِتھ کٔنۍ چھِ کٲشرِ زبانہِ ہٕنٛدۍ لوٗکھ اَمہِ سۭتۍ پَنٕنۍ پہچان ظٲہِر کَران تہٕ یہِ چھِ کٲشرٮ۪ن ہٕنٛز مادری زبان تہٕ اَمہِ زبانہِ یہِ چھِ مُختلِف علاقَن منٛز بولنہٕ یِوان کٔشیٖرِ منٛز چھِ لگ بگ پَنژاہ پٔرسنٛٹ لوٗکھ یہِ زَبان بولان پنٛژاہ فیٖصد لوٗکھ چھِ یہِ زَبان بولان لگ بگ اکھ کَرور لُکَن ہٕنٛز زَبان چھِ یہِ تہٕ یہِ چھِ واریاہ پرٛٲنۍ زبان تہٕ واریاہ مشہوٗر زبان یہِ چھِ یِوان وٕنۍکٮ۪نَس ہِندُستانچن زٕتووُہ شڈوٗلٕڈ لنٛگویج شڈوٗلٕڈ زبانن منٛز شٲمِل کرنہٕ تہٕ کٲشِر لوٗکھ چھِ یہِ کٲشِر زبان ہر کُنہِ جایہِ اَمیُک تایُن کٔرِتھ اَمہِ سۭتۍ پَنٕنۍ پہچان ہاوان